یَتھ ییٚتہِ چھِ یَتھ کٔشیٖر منٛز چھِ واریاہ چیٖز یِم چھِ یِم مطلب قُدرٔتی طور پٮ۪ٹھ چھِ کھَسان تہٕ یِمَن ہُنٛد پیداوار ییٚتہِ واریاہ زیادٕ اَصٕل چھِ ییٚتہِ چھِ نٮ۪ران کٲشِر اَمبٕرۍ یِمَن نیٚبرٕ کَشمیٖری ایٚپلٕز چھِ وَنان یِمَن ہٕنٛز مانٛگ ڈِمانٛڈ چھِ واریاہ زیادٕ آسان نیٚبرٕ ییٚتہِ چھِ جنٛگَل جنٛگلاتو منٛز چھِ نیران نٔو نٔو جٔڑی بوٗٹی نَیہِ قٕسمَن ہٕنٛز جٔڑی بوٗٹی یِم دَوا بَدلہٕ کٲم چھِ کَران ییٚتہِ چھِ نَیہِ نَیہِ جایہِ آسان یِمَن جایَن واریاہ زیادٕ زعفران چھِ ییٚتہِ نیران یُس یَتھ أسۍ اِنٛگلِش پٲٹھۍ سٮ۪فران چھِ وَنان ییٚمیُک قۭمَتھ أکۍ کِلوٗ قۭمَتھ چھِ لَچھَن منٛز گژھان یہِ کیازکہِ یہِ چھِ واریاہ زیادٕ اَنمول چیٖز آسان یُس ییٚتہِ کٔشیٖرِ منٛز چھِ وۄپدان یُس وۄپدَن چھِ یِوان تہٕ حٲصِل یِوان کَرنہٕ بیٚیہِ چھِ ییٚتہِ بَتہٕ نیران کٲشُر توٚمُل یَتھ وَنان چھِ سُتہِ چھِ نیران ییٚتہِ ییٚتہِ چھِ واریاہ زیادٕ چیٖز یِم صحتَس خٲطرٕ تہِ ٹھیٖک چھِ دَوا بَدلہٕ تہِ یوٗز اِستعمال چھِ یِوان کَرنہٕ تِم چیٖز چھِ ییٚتہِ واریاہ زیادٕ نیران ییٚمہِ خٲط ییٚمہِ خٲطرٕ کٔشیٖر چھِ واریاہ مشہوٗر